یوٚتانۍ زِ سانٮ۪ن یِمن فیسٹِوَلَن ہِیُنٛد تعلُق چھُ ییٚتِس کٔشیٖرِ منٛز چھُ مین زٕ فیسٹِول یَتھ أسۍ وَنان چھِ لَکٕٹۍ عیٖد تہٕ بٔڑ عیٖد یوٚتانۍ لَکٕٹۍ عیٖدِ ہُنٛد تعلُق چھُ یہِ چھُ یِوان رمضا رَمضان کِس ریتَس ییٚلہِ اِنسان مسلمان روزدَر چھُ روزان تہٕ پتہٕ چھُ مَناوان یہٕ لَکٕٹۍ عیٖد گۄڈٕ وَنو تۄہہِ بہٕ ییٚمہِ ساتہٕ یہِ رَمضان اوس نہ آسان یِنہٕ وول تہٕ لُکھ ٲسۍ أسۍ ٲسۍ لَکٕٹۍ تہٕ أسۍ ٲسۍ آسان وٕچھان یہِ رَمضان کِتھ کٔنۍ روزدٔری کِتھ کٔنۍ کیاہ تَیٲری ٲسۍ کَران أسۍ ٲسۍ اَنان تَمام آیٹَم بَبرِبِیوٚل ٲسۍ اَنان کھٔزٕر ٲسۍ اَنان مَہاراج گَنٛجہِ یُس اَصلی مارکیٹ کٔشیٖرِ ہُنٛد مارکیٹ چھُ یِوان ماننہٕ وٕنکیس تہِ یُس گۄڈٕ پٮ۪ٹھ چھُ یِوان ماننہٕ خاص کر کیازکہِ بہٕ چھُس روزان شیہرِ خاصَس منٛز ڈاوُنٹاوُنَس منٛز تَتہِ ٲسۍ أسۍ اَنان یِم بہٕ اوسُس گَژھان پَننِس فادرَس سۭتۍ أسۍ ٲسۍ اَنان اَتہِ یِم یِم چیٖز تہٕ أسۍ ٲسۍ پتہٕ روزان ریتَس روزدَر پتہٕ ییٚمہِ ساتہٕ ٲسۍ دَپان یا روزدٔری ہا چھِ وۄنۍ ٲخری دۄہ تہٕ وۄنۍ ہسا یی نیٚرِ ژنٛدٕر تہٕ اَمہِ پتہٕ ہسا چھِ پَگاہ عیٖد أسۍ ٲسۍ گَژھان سٕژَس تٔمِس ٲسۍ پیاران آسان تٔتی یِمن پَلوَن سُہ تہِ اوس تھاوان اَسہِ أتی أکیاہ وٕنۍ پگاہ پتہٕ کٲلکیتھ تہٕ اَلٹِمیٚٹلی أسۍ رَٹان أمِس أسۍ عیٖد ٲسۍ واریاہ خۄش زَن تہِ اوس آسان مےٚ کیاہ خَزان لۄبمُت ییٚمہِ ساتہٕ بہٕ تِم پَلو اوسُس رَٹان تہٕ پتہٕ ییٚمہِ ساتہ اوس آسان عیٖد دَپان ہے ژنٛدٕر ہا نیٚرِ ژنٛدٕر ہا نیٚرِ أسۍ ٲسۍ کھژان ژنٛدٕر وٕچھنہِ گَژھان اَکثَر نٔوِس کدلَس پٮ۪ٹھ یا ٲسۍ گَژھان أسۍ عیٖدگاہ کیازِ أسۍ یہٕ اوس ییٚلہٕ مٲدان پتہٕ ییٚمہِ ساتہٕ یہِ ژنٛدٕر گۄڈٕ اوس کھالان خۄشک اکھ بَچہٕ اوس وَنان سُہ سُہ مِشیٖنۍ ٲسۍ لڑکہٕ ہے یکہِ ہو چھُو یکہِ ہو چھُو یَپٲرۍ ٲسۍ باقٕے وَنان ہے یکہ ہو چھُو یکہِ ہو چھُو تہٕ أسۍ تہِ ٲسۍ وٕچھان اَپٲری یپٲرۍ تہٕ اَلٹِمیٹلی پتہٕ اوس کانٛہہ کانٛہہ بُزرگا یِوان سُہ اوس وٕچھان نا ہوکہِ ہو چھُ ژنٛدٕر أسۍ ٲسۍ گَژھان خۄش تہٕ أسۍ ٲسۍ تُلان وُۄٹہٕ پاگاہ چھِ عیٖد تہٕ پتہٕ ٲسۍ آسان یہِ گَرِ یہِ سِیُن وِیُن رَنان شام تام أسۍ ٲسۍ وَنان مُشُق توتہِ ہاو نوٗنَہ یہِ چھِ حٔقیٖقَت کہِ بہٕ اوسُس اَکثَر وَنان مَدرِ مَدرِ اوسُس وَنان ہے نہ مےٚ ہاو نوٗن بہٕ وٕچھ کِیُتھ بَنیوو تہٕ ٲسۍ پَکان پتہٕ ٲسۍ صُبحٲے ٲسۍ وَتھان ہَمیشہِ اوسُس بہٕ ژیٖرۍ وَتھان مگر امہِ دۄہ اوسُس بہٕ وتھان ضروٗری سُلہِ کیازِ عیٖد چھ نٔے پَلَو چھِ لاگٕنۍ تہٕ ٲسۍ وَسان أسۍ عیٖدگاہ أسۍ ٲسۍ عیٖدگاہ اکہِ سایِڈٕ وَسان نَروٲرۍ کِنۍ ٲسۍ وَسان أسۍ تَتھ چھِ نَروارا وٕنکیس تہِ عَلَم صٲبُن اَستان اورٕ ٲسۍ کھسان أسۍ میرجان پوٗرۍ کِنۍ اَسہِ اوس بوٗزمُت نہ سا اَکہِ وَتہِ گَژھِ کھَسُن بیٚیہِ وَتہِ گَژھِ وَسُن پتہٕ ٲسۍ آسان یِم مُسافِر بِہِتھ بہٕ اوسُس آسان اَنکٕل أسۍ ٲسۍ آسان کَزٕن وَزٕن سٲری ٲسۍ آسان سُہ ترٛنگرا پَکان تہٕ ٲسۍ گَژھان عیٖدگاہ ٲسۍ پَران تتہِ نیماز عٲلۍ مٔشیٖدِ منٛز ٲسۍ پَران نیمازَا تہٕ ٲسۍ یِوان پتہٕ واپَس پتہٕ ٲسۍ بَتہٕ وَتہٕ مگر اسہِ اوس اَکھ گَرَس منٛز اَکھ ماحولَہ کہِ أسۍ ٲسۍ امہِ دۄہ ترٛامہِ منٛز کھٚیوان بَتہٕ تہٕ سُہ چھُ آز تام چَلان ترٛامہِ منٛز ٲسۍ کھیٚوان بَتہٕ تہِ یہٕ گٔیے لَکٕٹۍ عیٖد پتہٕ ٲسۍ ترٛاوان یِمٕے بَنگول وَنٛگول اَنان ہُم سَڑکَن پٮ۪ٹھ بیٚیہِ شامَن ژیٖرۍ اَژان گَرٕ اَتھ منٛز وَنوو بہٕ اَکھ اَکھ اِنسِڈَنٛٹا اَکھ تۄہہِ گۄڈٕ کہِ ییٚمہِ ساتَن یہِ عیٖد برٛونٛٹھ ٲس آسان شیبہِ قَدٕر پتہٕ ٲسۍ أسۍ سَمراوان گَر پتہٕ گر پونٛسہٕ أسۍ ٲسۍ وَنان ہٲری تٕے ہٲری یَتھ گَرَس یٲری أسۍ ٲسۍ ہیٚوان پونٛسہٕ سُہ اوس دِوان یُس نہٕ دی ہا تٔمِس ٲسۍ وَنان ہَگَر تٕے ہَگر یَتھ گَرَس گَگَر سُہ اوس دوران پَتہٕ یہٕ ٲسۍ أسۍ لَکٕٹۍ مگر آز چھُنہٕ سُہ کَلچَرٕے مَطلب میوٚن نیچوٗ چھُ تٔمِس چھنہٕ پَتٕہٕے ہٲری تٕے ہٲری یَتھ گَرَس تہِ چھُنہٕ تٔمِس پَتٕہٕے سُہ چھُ اورٕ یِوان موبایِلا بیٚہوان تہٕ بَس دُنیا چھُ یُتُے عیٖذ دۄہ اَنہِ پَلواہ کھیٚیہِ بتہ وَتہ تہٕ کیاہ ماموٗ کے جانا ہے وَہاں جانا ہے یَہاں جانا ہے مۄکلے عیٖد أسۍ ٲسۍ ہَفتَس منٛز مَناوان عیٖد اَکثَر یِم کَر ٲسۍ آسان کیاہ چھِ وَنان یِمن کٲسِبی تِم ٲسۍ وَنان ییٚمہِ دۄہ تِم ترٛاوہن یہِ اَتھٕ منٛز یہِ پنُن ییٚمہ سۭتۍ یہٕ کار ٲسۍ کَران سُہ کالباب آسہِ ہا سُہ وووُرۍ آسہِ ہا سُہ پَشمیٖن وول آسہِ ہا سُہ کانٛہہ تہِ آسہِ ہا تِم ٲسۍ بِرابر پَنٛدہن دۄہن کَران چھُٹی پَنٛدہن دۄہن اوس یہِ اوس گٔنٛڈِتھ کہِ عیٖد پٮ۪ٹھ ہسا چھِ چھُٹی کَرٕنۍ پنٛد بیٚیہِ اوس پتہٕ ٲسۍ صبحٲے گَژھان تِم وۄستَس تمہِ دۄہ سَلامہِ پتہٕ اوسُکھ سُہ عیٖدیانا دِوان اورٕ تہٕ گٔیے یہٕ لَکٕٹۍ عیٖد تہٕ پتہٕ ٲس بٔڑ عیٖد ییٚلہِ واتان ٲس أسۍ ٲسۍ پَنٛدَاہ دۄہ برٛونٛٹھ وَنان فادرَس یا اَنکلَس ہے کَٹھ چھِنہ اَنٕنۍ بہٕ اوسُس وَنان مےٚ أنزِ ژھاوُل مےٚ چھُے خۄش کَران ژھاوُل ٹھۄلَل ژھاوُل أنزین ٲسۍ وَسان أسۍ عیٖدگاہ ٲسۍ آسان پھیران اکہِ پٮ۪ٹھ بییِس پٮ۪ٹھ تہٕ اَلٹِمیٹلی ٲسۍ اَنان ژھاوُل مےٚ اوس بوے سُہ اوس شیٚریٖفٕے پَہَم سُہ اوس وَنان نہ کَٹھ أسۍ اسۍ انان ژھاوُل تہٕ کَٹھ پتہٕ ٲسۍ نِوان اسۍ پانِس سۭتۍ پَکناوان یِمن ٹھۄل کَرنہِ پتہٕ ٲسۍ وَنان ہے وٕچھ کُس چھُ خَطرناک کٔمۍ سُنٛد چھُ تہٕ یہِ یہِاوس شُرین ہُنٛد اَکھ یہٕ مَشغُلَہ تہِ اوس پتہٕ ٲسۍ کَران أمِس قۄربان تہٕ مگر اَمہِ ساتہٕ اوس پتہٕ پھیران ییٚلہِ أمِس خَش ٲسۍ کَران بہٕ اوسُس وَدُن ہیٚوان بہٕ اوسُس وَنان ہے ییٚکیاہ یہِ اوس راتھ تام مےٚ سۭتۍ یہِ کیاہ گوٚو تہٕ اوس بہٕ تتھ تہِ أسۍ مےٚ پلو ولو انان پتہٕ ٲسۍ یِمٕے پَلو اَنان عیٖدیان رَٹان پتہٕ اوس سُہ أڑۍ ٲسۍ سۄںبراوان أڑۍ ٲسۍ کِتاب اَنان أڑۍ ٲسۍ کاپی اَنان تہٕ ٲسۍ یہِ بٔڑ عیٖد یِتھٕے کٔنۍ ٲسۍ باقٕے یَتھ شہرِخاصَس منٛز کینٛہہ اَستان یِتھ کٔنۍ مَخدوٗم صوب چھُ یا دَسگیٖر صوب چھُ تہٕ اَتہِ اوس واریاہ وۄرُس آسان تہٕ اَتہِ تہِ ٲسۍ أسۍ گَژھان تَمہِ ساتہِ تہِ اور یِمن جایَن خاص کر مۄخدوٗد صوبُن اَتھ قِلَس پٮ۪ٹھ ٲسۍ أسۍ کھَسان اسہِ اوس ماتامال خانیارٕ تہٕ ییٚمہِ ساتہِ دَسگیٖر صٲبَس آسہِ ہا وۄرُس تہٕ اسہِ اوس کَران تِم سال میٲنِس فادرَس مَدرِ مےٚ ٲسۍ گَژھان أسۍ دَسگیٖر صٲبُن سال کھیٚنہِ تہٕ یِم یِم فیسٹِول ٲسۍ سٲنس اَتھ یِم ریلِجیس فیسٹِول ٲسۍ آسان سٲنِس اَتھ شہرِ خاصَس منٛز بیٚیہِ گٔے ہُم عیٖدٕ زٕ